بہٕ اوسُس گوٚمُت ٹرٛیٚکِنٛگ پٮ۪ٹھ أسۍ ٲسۍ دوست گٔمٕتۍ ٹریٚکِنٛگ پٮ۪ٹھ لَداخ ٲسۍ أسۍ گٔمٕتۍ سۄنہٕ مرگ ٲسۍ أسۍ گٔمٕتۍ ٹرٛیٚکِنٛگ پٮ۪ٹھ تہٕ أسۍ ٲسۍ پَنُن گرٛوپ سُکوٗل بیچ گوٚمُت ٹرٛیٚکِنٛگ پٮ۪ٹھ مگر اَکھ چیٖز تَمہِ دۄہ روو مےٚ ویٚلٹ مےٚ روو تَمہِ دۄہ بٔٹؤے تَتھ منٛز اوس مےٚ اے ٹی ایٚم کارڈ بیٚیہِ اوس مےٚ تَتھ منٛز پونٛسہٕ کیٚہتٲنۍ سُہ روو مےٚ مگر اَکھ چیٖز ییٚلہِ مےٚ سُہ روو مےٚ گٔے واریاہ مطلب واریاہ ڈِپرَشنَس منٛز گوس بہٕ کیٛازِ مےٚ ٲسۍ تَتھ منٛز أہَم چیٖز پَتہٕ خۄدایَن کوٚر کامیابی مطلب کہِ پتہٕ ژھونٛڈ اسہِ سُہ ساروٕے لٔڑکو دۄیو ترٛیٚیو ژورو نفرو ژھونٛڈ سُہ اسہِ بٔٹوٕ تہٕ لوٚب اسہِ بیٚیہِ کیٛاہ کیٛاہ چھُس بہٕ نِوان ٹرٛیٚکِنٛگ پٮ۪ٹھ سۭتۍ اَکھ چھُس بہٕ نِوان ٹیٚنٹ چھُس بہٕ نِوان لۄکُٹ ٹیٚنٛٹ یَتھ پٮ۪ٹھ راتَس شۄنگَو أسۍ یَتھ منٛز بیٚہمو أسۍ راتَس بیٚیہِ چھُس بہٕ نِوان جایکیٚٹ سۭتۍ گَرٕم پَلو چھُس بہٕ نِوان سۭتۍ ٹرٛاوزَر چھُس بہٕ نِوان سۭتۍ یِمٔے یِم چیٖز چھُس بہٕ نِوان بیگ چھُس بہٕ بوٚڈ بیگ نِوان سۭتۍ بیٚیہِ چھِ أسۍ نِوان یِمٔے یِم چیٖز یِم چیٛوٗلہٕ ووٗلہٕ یَتھ پٮ۪ٹھ یِم یَتھ پٮ۪ٹھ بَتہٕ بناوُو چاے واے سیٛن ویٛن یَتھ پٮ۪ٹھ رَنو تِم چیٖز چھِ أسۍ نِوان سۭتۍ بیٚیہِ چھِ أسۍ نِوان دوا چھُس بہٕ نِوان سۭتۍ دوا چھُس بہٕ پانَس خٲطرٕ نِوان سۭتۍ تہٕ چھِ أسۍ گٔمٕتۍ واریاہ لَٹہِ سۄنہٕ مرگ چھِ أسۍ گٔمٕتۍ گُلمرگ چھِ أسۍ گٔمٕتۍ بَڑٕ سَخ مَزٕ اوس لَگان تَپٲرۍ اوس بَڑٕ اصٕل وِو آسان مےٚ اوس واریاہ خۄش گژھان أسۍ ٲسۍ پتہٕ بیٚہوان دوست تہٕ بہٕ دۄن ترٛیٚن دۄہَن پٮ۪ٹھ ٲسۍ أسۍ تٔتی بیٚہوان دوس ژور نفر أسۍ ٲسۍ آسان تٔتی ٲسۍ أسۍ بیٚہوان مگر اَکھ چیٖز یِمَن چیٖزَن اوسُس بہٕ پتہٕ تھاوان ہیٚس کیٛازِ مےٚ رایے تَمہِ دۄہ تَتہِ بٔٹوٕ تَتھ منٛز ٲسۍ پٮ۪ٹھ تَمہِ دۄہ پونٛسہٕ تہِ بیٚیہِ اوس مےٚ تَتھ منٛز اے ٹی ایٚم کارڈ تہِ تہٕ وۄنۍ چھُس بہٕ آز چیٖزَن تھاوان ہیٚس بیٚیہِ اگر تۄہہِ تہِ آسیٛو گژھُن تُہۍ ٲسۍ زیٛو یِم چیٖز نِوان سۭتۍ یہِ اَکھ چھُ ٹیٚنٛٹ بیٚیہِ ٲسِو نِوان پَلو وَلو سۭتۍ بیٚیہِ یُس دوا ووا آسیٛو نِوان سۭتۍ بیٚیہِ ٲسیٛو یِمٔے نِوان لۄکُٹ لۄکُٹ آیٹَم یِمٔے یِم بالٹیٖن والٹیٖن سیٛن رَنَن یَتھ منٛز سیٛن رَنو بتہٕ یَتھ منٛز چاے بناوو یِم پَلیٹ گِلاس وِلاس لۄکٹی لۄکٹی چیٖز بیٚیہِ ٲسیٛو نِوان اَیَر بیگ بوٚڈ بیگ یَتھ منٛز یِم چیٖز سٲری واتَن بیٚیہِ ٲسۍ زیٛو گژھان سۄنہٕ مرگ گُلمرگ کُن اَپٲرۍ ٲسۍ زیٛو وُچھان اَپٲرۍ کیٛتھ مَزٕ چھُ لَگان ٹرٛیکِنٛگ پٮ۪ٹھ چھُ بَڑٕ سَخ لَگان مَزٕ یہِ چھِ سارنٕے یہِ ٹریٚکِنٛگ پٮ۪ٹھ شوق گژھُن بیٚیہِ اوس اَکہِ دۄہ مےٚ لداخ شوق گژھُن لَداخ اوسُس بہٕ وَنان لٔڑکَن أسۍ گژھو لداخ أسۍ گژھو لداخ ٹرٛیٚکِنٛگ پٮ۪ٹھ مگر یِم ٲسۍ نہٕ گۄڈٕ مانان کِہیٖنۍ پتہٕ مانٛنٲے مےٚ یِمَن دوٚپمَکھ تَتہِ چھُ لَگان مَزٕ تُہۍ یِیُو تُہۍ یِیُو مَہ ہیٚیُو تُہۍ ٹیٚنشَن ییٖتاہ توہہِ پونٛسہٕ گژھنو خرٕچ تِم دِم بہٕ مگر أسۍ گژھو لداخ پتہٕ گوٚو اسہِ فاینَلی اَکھ دۄہ کوٚر اسہِ صحیٖح بَٹہٕ وارِ دۄہ درٛایہِ أسۍ پتہٕ لداخ بَڑٕ سَخ ییٚلہِ اسہِ لداخ وٲتۍ بَڑٕ سَخ مَزٕ لوٚگ مےٚ تور لداخ وٲتِتھ ییٚلہِ مےٚ تَتہِ تِم وُچھ تِم پہاڑ ہاٹیٚشٹہٕ ڈیٚزٲرٹ چھُ سُہ ساروٕے کھۄتہٕ تۄہہِ چھو پانہٕ تہِ پاے لداخ چھِ اَکھ ڈرٛیٖم آسان پٕلیس ڈرٛیٖم چھِ آسان ییٚلہِ أسۍ پتہٕ لداخ گٔے تور نی اسہِ کیٛاہ کیٛاہ اَکھ نیٛو اسہِ یِم ٹیٚنٛٹ سۭتۍ بایکَن پٮ۪ٹھ گٔے أسۍ اَیَر بیگ نیٛو اسہِ بوٚڈ بیگ پَلیٹ نی اسہِ چیٖز نی اسہِ دوا نیٛو مےٚ بیٚیہِ نیٛو مےٚ جایکیٚٹ زٕ جایکیٚٹ نی مےٚ گرٕم جایکیٚٹ پَلو نی مےٚ واریاہ کیٚنٛہہ تہٕ بیٚیہِ اوسُس بہٕ چیٖزَن تہِ تھاوان ہیٚس کہِ اَتہِ ما رایہِ مےٚ کیٚنٛہہ کیٛازِ مےٚ ٲسۍ آسان واریاہ چیٖز بیٚیہِ اوس مےٚ مَزٕ لَگان اور لَداخ گژھُن ٹرٛیٚکِنٛگ کرٕنۍ اوس مےٚ مَزٕ لَگان گژھُن مےٚ اوس یہِ شوق لداخ گژھُن پتہٕ ییٚلہِ حظ بہٕ لداخ گوس پتہٕ گٔے مےٚ مطلب شوق گٔے مےٚ پتہٕ تمام کیٚنٛہہ پوٗرٕ تہٕ اَب وۄنۍ چھُس بہٕ تۄہہِ تہِ وَنان تُہۍ ٲسۍ زیٛو گژھان إمَن جگَہن لداخ ٲسۍ زیٛو گژھان سونہٕ مرگ ٲسۍ زیٛو گژھان گُلمرگ ٲسۍ زیٛو گژھان کیٛازِکہِ یِمَن جایَن چھُ واریاہ بَڑٕ سَخ مَزٕ لَگان یہِ چھِ سارِوٕے کھۄتہٕ اصٕل جگہ یِم توہہِ بہٕ تۄہہِ ناو ؤنۍ مو زبردست جگہ چھِ یِم اور ٲسۍ زیٛو گژھان اور ٲسۍ زیٛو نظر دِوان مگر یِم چیٖز یِم مےٚ ؤنۍ مو یِم ٲسۍ زیٛو تُلان سۭتۍ سۭتۍ یہِ ٹیٚنٛٹ اَیَربیگ پَلیٹ وَلیٹ یِم مےٚ یِم چیٖز ؤنۍ مو بیٚیہِ ٲسۍ زیٛو نِوان ماچَس پانٛژھ شےٚ سۭتۍ بیٚیہِ گوٚو کھیٚن چیٖز نیٛن کھیٚن چیٖز تہِ ٲسۍ زیٛو نِوان واریاہ کیٛازِ پتہٕ چھُنہٕ تَتہِ مِلان تَتہِ چھُ درٛوٚگ دِوان یِم چیٖز یِمَن ٹرٛیکِنٛگ پٮ۪ٹھ یِمَن چھِ پٔے آسان یِم چھِ لٔگۍ مٕتۍ تَؤے ٲسۍ زیٛو تُلان یِم گھرے یہِ سیٛن ویٛن سبزی وبزی سۭتۍ تہٕ پتہٕ ٲسۍ زیٛو لاگان تٔتی اَصلہِ جایہِ ٹیٚنٛٹ ٹرٛیکِنٛگ پٮ۪ٹھ ٲسۍ زیٛو گژھان پتہٕ ٲسۍ زیٛو تٔتی بیٚہوان پتہٕ آسوٕ تَتہِ لَگان تۄہہِ مَزٕ